اہن حظ ٹھیٖک پٲٹھۍ حظ تُہی کَم حظ چھِو اَچھا ٹھیٖک اہن حظ آ آ اچھا ٹھیٖک اچھا اچھا ٹھیٖک اَتھ چھا سُہ سُہ رَسٹ وَسٹ چھُنا سُے سۄ کھَے داغ سۄے کھَیا ہِش کٔھژمٕژ اچھا پانہٕ تہِ آسہِ گومُت تھوڑا خرابٕے آ اَمہِ خٲطرٕ ہے چھُ دَوا اویلیٚبٕل اَسہِ اَتھ چھُ لَگان زَڈ آرتھو پُلس چھُ لَگان زَیرام چھُ لَگان بیٚیہِ تہِ چھِ اَتھ بیٚیہِ اَکھ زٕ قٕسم آ تِم اَسہِ چھِ سٲری یِم اَویلیٚبٕل

آ یہِ ہَن چھِ اَتھ چھُ اصٕل موٗسِم چھُ اَز اصٕل صُبحن سُلے کَرُن یہِ صُبحن سُلی کِس یَتھ ٹایمَس منٛز یا ہیٚکو سُلہِ شامَن شےٚ بَجہِ پَتہٕ کَرُن آ یُتھُے ٹمپیچَر ڈاوُن گَژھِ آ تٔتھۍ ژِہٕس مَنٛز آ آ فٔٹلایزٲرٕس تہِ چھِ اَویلیٚبٕل اَسہِ ساریٚے اَسہِ نِش بَنہِ سورُے کیٚنٛہہ اَسہِ چھُ یوٗریا اَسہِ چھُ پۅٹاش چھِ ڈاے چھِ بیٚیہِ چھِ ہُم حظ کیٛاہ چھِ تِم ہُم تِم بَیو پۅٹاش وۅٹاش تہِ تِم تہِ بنَن آ ؤرمہِ ؤرمہِ کَمپوز تہِ آ سُہ تہِ بَنہِ سُہ تہِ بَنہِ

اَسہِ چھِ اَسہِ چھِ ایٚڈرَس تہٕ ایٚڈرَس چھِ اَسہِ ییٚتیٚتھ یِم آ کیٛاہ چھِ اَتھ وَنان ڈل گیٹ کالنی چھِ پَژھَن پَژھَن ڈل گیٹ کالنی پَژھَنہٕ آ أسۍ چھِ آسان پرٚتھ دۄہ ییٚتہِ آتھوار چھِ آسان أسۍ مٔنٛزۍ مٔنٛزۍ تہٕ صُبحن نوَ بجے پیٚٹھٕ شامچیٚن شیٚن تام چھِ آسان ییٚتی چلو ٹھیٖک چھُ ٹھیٖک چھُ آسا